مےٚ اَنیو وؠسلیٖن مےٚ اوس واریاہ زیادٕ خۄشگی درٛامٕژ مےٚ دَپیو اَمہِ سۭتۍ روزِ مےٚ نَرٕم اَتھٕ بُتھ تہٕ مگر تَمہِ سۭتؠن آیہِ نہٕ مےٚ کٕہٕنۍ تہِ چینٛج سۄ تَمے موٗجوٗبَن روٗد میون یہِ ایٚکٕسپیٖریَنٕس تہٕ